ہٮ۪لو السلام علیکم وعلیکم السلام ہے شاکِر صأب ٹھیٖک پأٹھۍ چھُو حظ اَصٕل پأٹھۍ چھُو حظ تُہۍ ؤنۍتو مےٚ حظ مےٚ دیُت ییٚمۍ حظ فاروق احمدَن دیُت مےٚ تُہُنٛد نمبر دوٚپُن یہِ چھُ دانہِ وانہِ تھاوان کٕنان تُہۍ چھُوا دانہِ کٕنان اچھا ٹھیٖک اہن حظ تُہۍ ؤنۍتو مےٚ یہِ چھُ دانہِ چھُم ضوٚرتھ دانٮ۪س دَہ کوینٛٹل تہٕ ریٹھاہ پیٹھاہ کیٛاہ گژھِ قٕسٕم کیٛاہ چھُو تۄہہِ آسان یہِ چھُوا کے کُنتأجی آسان کِنہٕ بیٚیہِ کیٚنٛہہ اَہن حظ یَتھ مہٕ ریٹ تہِ مُنأسِبٕے کَمٕے پہن کے کے کُنتأجی کۭتِس چھُو تُہۍ کٕنان اچھا اگر توٚمُل توٚمُل کٔہہِ زیٛادَے پہَنَے چھُو ریٹ وَنان تھوڑا کم پہن کیٛنٛہہ ڈِسکاوُنٛٹ گژھیٛا اَہن حظ درٛۄجَرَے چھُ یہِ ہَن چھِ پوٚز اَچھا ٹھیٖک ٹھیٖک یہِ کۭتِس پییٚہِ اچھا بَہہ شَتھ بَہہ شَتھ ٹھیٖک حظ اَسہِ ٲسۍ دَہ کوینٛٹل نیُن وۄنۍ کٔرۍوُس تھوڑا ڈِسکاونٹٕے ٹھیٖک چھا اَچھا ٹھیٖک ٹھیٖک ٹھیٖک تُہۍ ؤنۍتو مےٚ ییٚلہِ یہِ یور اَنو دانہِ گرِ یہِ کٕتھ پٲٹھی چھُ تھاوُن یہِ کَتھ منٛز چھُ تھاوُن اَتھ چھِ کِنہِ کُچھہِ منٛز اچھا ٹھیٖک ٹھیٖک تُہۍ ؤنۍتو یہِ دانہِ یہِ اگر أسۍ توٚمُل یہِ مہ چھُ پھٕٹان توٚمُل ووٚمُل ما چھُ پھٕٹان اَمیُک اگر مٕنو اچھا ٹھیٖک ٹھیٖک ٹھیٖک بیٚیہِ ؤنۍتو یہِ حظ یہِ گوگرِ پوگرِ ما گژھِ اَسہِ یَتھ منٛز رایِس کُکرَن منٛز اچھا ٹھیٖک ٹھیٖک تہٕ یہِ چھُوا تُہۍ گرٕ ہیٚکِوا تُہۍ اَننٲوِتھ کٲنٛسہِ آٹوٗ وألِس اَتھِ چھُوا تُہۍ اورَے دِوان یہِ اَننأیوا تُہۍ ہورَے کِنہٕ تِم کوٗتاہ لَگِنَس وۄنۍ کٔہہِ گژھِ اَسہِ فاینل کٔہہِ گژھِ اَسہِ اَسہِ چھ یہِ پۄہَل حظ پۄہل پۄہل چھِ اَسہِ نیُن یہِ پنٛٹَلَس ہہ اَچھا چلو چلو وۄنۍ کٔرۍزیوس وۄنۍ تھأیزیوس سورُے تھٲیزیوس یہِ تُرٛوہَن ژۄدہَن شَتَن تھأیزیو وۄنۍ کوینٛٹل ٹھیٖک چھا اَسہِ أسۍ بَہہ کوینٛٹل ضوٚرتھ اَ چلو ٹھیٖک حظ ٹھیٖک حظ بہٕ یہِ حظ مسیجہِ منٛز سوزو بہٕ اٮ۪ڈرَس تہٕ بیٚیہِ ترٛاوَو بہٕ پونٛسہٕ ٹھیٖک چھا چلو چلو اَدٕ حظ السلام علیکم